مےٚ ہَسا ہیٚتو یہِ بوٗٹھ تُہٕنٛدِ ییٚمہِ پٮ۪ٹھ مٔلۍ یہِ پرٛوڈَکٹ ہَسا چھِ واریاہ اَصٕل پیکیج تہِ ٲس اَتھ واریاہ اَصٕل ڈیٚلؤری ٹا یہِ ووت آن اَصلِس ٹایمَس ووت یہِ مےٚ مےٚ نِش پرٛوڈَکٹ تہٕ بہٕ ہَسا چھُس واریاہ خۄش اَتھ پرٛوڈَکٹ سۭتۍ تُہٕنٛدِس یہِ یِتھ پٲٹھۍ تھٲیِو تُہۍ وارٕ وارٕ چالو یہِ یِژھ یِژھ کامہِ یِتھ پٲٹھۍ یِم گژھِ واتٕنۍ ٹایمَس پٮ۪ٹھ یِم پرٛوڈَکٹ ییٚلہِ پرٛوڈَکٹ واتہِ ٹایمَس پٮ۪ٹھ تَوَے ہَسا چھِ کَسٹَمَر روزان خۄش سیٚٹِسفاے روزان تِم چھِ دِوان پازٹِو رٮ۪سپانَس